أسۍ ہَسا چھِ آب ژھاران وۄنۍ کینَن منٛز تَمہِ پَتہٕ چھِ أسۍ بیلرَن منٛز تھاوَان سُہ جمع یا سِنٹیکسَن منٛز ییٚلہِ رٮ۪تہٕ کالہِ أسۍ داوُک چھِ گژھان پَتہٕ چھِ أسۍ وارؠن تہِ کران اِستعمال بیٚیہِ چھِ کران ترٛیش چَٮ۪نس چھِ بیٚیہِ چھِ کران کھؠنس چؠنَس منٛز تہِ ییٚلہِ ییٚلہِ داوُک چھِ صحیح گژھان پَتہٕ چھِ أسۍ ہؠکان زٔمیٖنَس تہِ شیٖرِتھ ییٚلہِ گلبہٕ آب آسہِ سۄمبرٲیِتھ بیٚیہِ چھِ أسۍ ٹوٗویل تہِ ہؠکان کھٔنِتھ اسی لیے چھِ أسۍ یہِ استعمال کران ٹوٗویلن ہُنٛد